وعلیکُم السلام اَہَن حظ آ کیٛازِ تۄہہِ خٲرَے چھا آ کیٚنہہ چھُنہٕ بہٕ وَنو تۄہہِ شام تانٮ۪تھ بہٕ آسا مَکُل کِنہٕ نہ کیٚنہہ چھِنہٕ نہ نہ بہٕ وَنو شامَس اگر بہٕ مَکُل اوسُسَن تہٕ تیٚلہِ یِمہٕ بہٕ تہٕ اگر نہٕ اوسُس تویتہِ وَنَو بہٕ